سرٛانٹھ وایِنۍ سرٛانٹھ وایِنۍ چھِ سۄ اکھ اٮ۪گزرسایز یا اَتھ وَنو اٮ۪کٹِوٹی ییٚمہِ سۭتۍ فِٹ چھِ روزان بیٚیہِ چھُ سٲنِس دٮ۪ماغَس شانت کران مَگر اَگر أسۍ وُچھو اَتھ منٛز چھےٚ کیٚنہہ رِسکہٕ تہِ یِوان یَتھ منٛز گۄڈٕے چھِ یِوان صاف کرنہٕ وٲلۍ سٔنز کَنن تہٕ کَنن تہٕ بیٚیہِ باقٮ۪ن اِنجیٖنٮ۪رَن منٛز آسان یعنے کہِ ییٚلہِ تور زَخٔم چھِ لَگان بیٚیہِ ییٚلہِ چوٹ چھُ لَگان تٔمِس کَنس یا بیٚیہِ کُنہِ چیٖزَس اَگر نہٕ أسۍ اَصٕل پٲٹھۍ پری پرکاشَن تُلَو تہٕ بیٚیہِ تِم چیٖز اِستعمال کرو یِم یِم نہٕ آسان یِمَو سۭتۍ یِم نہٕ آسان سُہ گژھِ کَم یُس چھُ سُہ ہسا گژھِ کَم تہٕ بیٚیہِ سا یہِ اَصٕل تہٕ بیٚیہِ واریاہ مَزٕ دار اٮ۪کٔسپِرٮ۪نٔس اَگر أسۍ وُچھو گۄڈٕنیُک کیاہ چیٖز چھُ یِمَو منٛز گژھان یِم سٔٹاٹ کَرَن وٲلۍ چھِ آسان یِمَن سۭتۍ چھِ کَنَس گژھان آب تہٕ چھُ ساروی کھۄتہٕ بٔڑۍ چیٖز پرابلِم چھِ یہِ سا چھُ سُہ اکھ کَنڈِشَن یَتھ منٛز یُس یہِ آب چھُ گژھان یہِ سا چھُ أہندٮ۪ن کَنن منٛز گژھان بَند تہٕ اَتہِ چھِ بٮ۪بریا فَنگَل گروتھ گژھان تہٕ اَمہِ خٲطرٕ پَزِ سٔومِرَن کیاہ کَرُن مِشیٖن تراؤنۍ یعنے کہِ تٔمۍ لَکٔٹۍ لَکٔٹۍ بال پَھم بال تھاوٕنۍ کَنَس منٛز تہٕ أمۍ چھِ آسان ڈِزایِن یِم اَمہِ خٲطرٕ کٔرمٕتۍ تاکہِ یِم میٖنٕز یِم سرٛانٹھ کرن وٲلۍ آسَن یِمَو سۭتۍ گژھِ نہٕ کَنن منٛز آب کِہیٖنۍ نہٕ تہٕ یِم سۭتۍ دِنۍ یِمَن اَصٕل کَمفٲٹ تہٕ اَتھ سُوِمِنگ پَتہٕ چھُ یِوان کَڑٕنۍ نٮ۪بر تہٕ ہٮ۪وٚکھناؤنۍ تہٕ آب ییٚلہِ ووٚت پانٕے پَتھر بیٚیہِ چھُ آسان تَتٮ۪س یوٗز کَرُن اَتھ مطلب نَرٕم تولِیا یا اَتھ گژھِ یہِ کَن اَوٹر کَن کَرُن صاف تَمہِ سۭتۍ دوٚیو سۭتۍ کَم ٹٮ۪مپٔٔرٮ۪چُرَس پٮ۪ٹھ تہٕ یہِ سا کرِ ہٮ۪لٔپ اَگر أسۍ وُچھو بیٚیہِ کرِ تمَن اِیر ڈراپ کَرٕنۍ کٲم تمَن پَزِ یہِ کَرُن اِستعمال تِکیازِ اَتھ ہٮ۪کہِ نہٕ بٮ۪کٹیٖرِیا گروتھ کِہیٖنۍ نہٕ اَگر أسۍ وُچھو سۭتۍ سۭتۍ کُس کُس اِنجُری چھِ گژھان یَتھ منٛز شولڈر سٔٹرین چھُ یِوان وَسَل پرٮ۪م چھُ یِوان سِگنِٹٮ۪شَن چھِ یِوان تہٕ بیٚیہِ چھِ یِوان یہِ چھُ ٹھیٖک چھا اَگر أسۍ وُچھو سٔٹرٔچِنگ چھِ گژھان آرمٔز لٮ۪گٔس تَتھ چھِ باڈی کران اَسہِ اِستعمال سٔٹارٹ کرنہٕ خٲطرٕ أمۍ سۭتۍ چھُ اَسہِ سانٮ۪ن نۄقصان منٛز اکھ تھکاوَٹھ یِوان بیٚیہِ چھُ ٹرٮ۪ن گژھان ییٚمہٕ سُوِمَر چھِ یِمَن پَزِ پَنُن فوکَس تھاوُن پراپَر ٹٮ۪کنیٖک پٮ۪ٹھ تِکیازِ ییٚلہِ یِم پراپَر ٹٮ۪کنیٖک پٮ۪ٹھ تھاوَان چھِ یمن گژھِ نہٕ اِنجِری کِہیٖنۍ نہٕ اَگر أسۍ وُچھو أمۍ چھِ تٔمہٕ یِمَن پَزِ پَنٕنۍ شولڈر پٮ۪ن کرٕنۍ کَم ییٚمہٕ ساتہٕ بیاکھ چیٖز چھُ ہے ڈٮ۪ک یِمَن چھِ آبٕچ کٔمی گژھان بٮ۪اکھ اکھ فٮ۪کٹر چھُس مےٚ باسان تِم کریٚمپٕس چھِ گژھان سرٛانٹھِ دوران تہٕ سُہ ہسا اَگر أمۍ آبَس منٛز آسان تہِ چھُ مَگر یُس یہِ سرٛانٹھ کَرن وول چھُ آسان أمِس چھِ آسان فِزِکٔلی آبٕچ ضوٚرتھ تہٕ اَمہِ ساتہٕ چھِ أمِس ڈِہٮ۪ڈریشَن گژھان تہٕ آب چٮ۪وٚن تہٕ ترٮ۪ش چٮ۪نۍ برونہہ تہٕ پَتہٕ سُومِنگ چھِ اَمہِ سۭتۍ مَثلَن اَصٕل تھاوان تہٕ تٔمۍ چھِ کٲم کران اَصٕل پٲٹھۍ بیاکھ چیٖز اَگر أسۍ وُچھو یَتھ أسۍ وَنان چھِ سُوُمِنگِ گِیر اَتھ منٛز چھُ اکھ ڈرٮ۪س آسان بیٚیہِ آسان ٹوٗپۍ تہٕ بیٚیہِ آسان گاگَل یُس اَہم رول چھُ نَباوان أمِس سٮ۪فٹی بیٚیہِ أمۍ سٔنز بیٚیہِ اَصٕل گژھنَس منٛز اَگر أسۍ وُچھو اکھ سُوُمنگ کاسٹوٗم چھُ رِڈوٗس کران آب تہٕ بیٚیہِ چھِ أمِس اکھ سٔموٗتھ تہٕ اٮ۪فِشَنٹ موٗمٮ۪نٹ دِوان تہٕ یہِ سا چھُ اکھ پروٹٮ۪کشَن أمِس دِوان آبَس مُتعلِق یَتھ منٛز کٔلوریٖن چھُ اَمہِ سۭتۍ ییٚمہِ سۭتۍ سِکِن اِنفٮ۪کشَن گژھان چھُ تہٕ سُوِمرس کیاہ پَزِ کَرٕنۍ کٲم أمِس پَزِ ٹوٗپۍ لاگٔنۍ ییٚمہِ سۭتۍ أمِس اَصٕل روزِ تہٕ أمۍ سٔنز رٮ۪سٹرکشَن گژھِ کَم تہٕ یہِ پَکہِ اَصٕل پٲٹھۍ اَگر أسۍ وٕچھو أمِس چھُ آسان زِیوٗٹھ مَس تہٕ گٮ۪پہٕ تِم چھِ أمِس کران مدتھ گاگَل چھِ أمِس أچھ بَچاوان تہٕ بیٚیہِ پزِ أمِس سُمِورَس کرٕنۍ کٲم پَنُن پان تھاوُن فِٹ